آ بہٕ ہٮ۪کہٕ پانٛژَن کَنٛٹِرین ہُنٛد ناو ؤنِتھ یِم یَتھ دُنیاہَس منٛز چھِ گۅڈنیُک عراق دوٚیِم جاپان ترٛیٚیِم جارڈَن ژوٗرِم کَزاکِستان پٲنٛژِم فلسطیٖن